اَسہِ حظ چھِن یَتہِ گاندَربَلَس پَننِس یَتھ ایریاہَس مَنٛز زیادٕ بَچہٕ مَران کِہنۍ کیازکہِ اَسہِ حظ چھُ گاندَربَل ڈِسٹرک گاندَربَل ہوسپِٹَل نَزدیٖک بییٚہِ حظ چھِ اَسہِ ییٚتہِ واریاہ یِم آنٛگَن واڈی اکھ حظ چھُ اَسہِ ییٚتہِ تِم تَتہِ حظ چھِ اَسہِ شُرۍ سوزان ویٚکسِنیشَن خٲطرٕ اَسہِ حظ چھِ میڈمہ یور یِوان بییٚہِ حظ چھِ آشاہَن ییٚتہِ تَنخاہ آسان پٕنٛژٕہ پٕنٛژٕہ شَتھ تِم حظ چھِ گَرٕ پَتہٕ گَرٕ سیٚنسَس کَران تِم حظ چھِ پَتہٕ یِوان یور زیاد شُرۍ نَہ حظ چھِنہٕ مَران کِہنۍ کیازکہِ اَسہِ حظ چھِ واریاہ زیادٕ ییٚتہِ بیٚنفِٹ تِم حظ چھِ آشایہِ یِوان گَرٕ پَتہٕ گَرٕ شُرٮ۪ن ویٚکسِنیشَن کَران ڈِسٹرک ہوسپِٹَل تہِ حظ چھُ اَسہِ گاندَربَلُک نَزدیٖک اَسہِ حظ چھُ واریاہ واریاہ واریاہ زیادٕ فیسَلٹی ییٚتہِ تھایمَژٕ اکیاہ اَسہِ حظ چھُ واریَہَن گَرَن ییٚتہِ حظ چھِ اَیشا پانٛژھ شےٚ یِم حظ چھِ ریٚتہٕ پَتہٕ ریٚتہٕ یِوان سیٚنسَس کَرنہِ شُرٮ۪ن ویٚکسِنیشَن کَرنہِ تمہِ پَتہٕ ہش چھِ أسۍ گَژھان آنٛگَنواڈی اَتہِ حظ چھُ دۄہے دۄہے دۄہے دۄہے یِمَن یِہنٛد خٲطرٕ بینِفِٹ اَصل دۄہے میڈَم یِوان فِر ہَفتہٕ پَتہ ہَفتہٕ یِوان سپیٖچ دِوان کہِ ویٚکسِنیشَن چھُ ضوٚروٗری شُرٮ۪ن شُرٮ۪ن چھُ تَپھ زُکام آسان تۭر آسان تَتھ خٲطرٕ دَوا مُفُت دِوان اَسہِ آشیا گَرٕ پَتہٕ گَرٕ بیٚمار آسان لۄکُٹ بوٚڑ مَطلَب تِم حظ چھِ امہِ سِندِ وَرٲے تِہِنٛدٕ وَرٲے حظ چھُنہ اَسہِ کانٛہہ مُمکِنات تِہِنٛد سۭتۍ حظ چھُ اَسہِ فٲیدٕ مِلان اَسہِ حظ تھوو گورمنٹَن یہِ کہِ اکھ اَصل آنٛگَن واڈی تھووُن مَحلَس مَنٛز تمہِ سۭتۍ حظ چھُ اَسہِ فٲیدٕ مِلان اَسہِ حظ چھِ پَے لَکان شُرِس کَر چھُ ویٚکسِنیشَن کَرُن کَر چھُ شُر سَمبالُن سَندارُن اَسہِ حظ چھُ واریاہ فٲیدٕ مِلان بہٕ حظ چھَس تَتھ مَحلَس مَنٛز روزان یَتھ مَحلَس مَنٛز نہٕ یَتھ مَحلَس مَنٛز کُنِچ کمی چھَ کیازکہِ شُرۍ مَرنٕچ یہِ حظ چھُ آسان واریاہ بوٚڑ ہیٛکٹِک تمہِ پَتہٕ چھِ أسۍ کٲم کَران یِم چھِ ویٚکسِنیشَن تراوان شُرٮ۪ن گَرٕ پَتہٕ گَرٕ یِوان آرام چھُ یِوان تِہنٛدِ سۭتۍ چھُ اَسہِ واریاہ فٲیدٕ مِلان پَتہٕ حظ چھِ أسۍ کَران کٲم پَتہٕ حظ چھِ گَرٕ پَتہٕ گَرٕ گَژھان یِم یِم حظ چھِ گَژھان أکِس أکِس گَرَس مَنٛز کۭتیاہ شُرۍ چھِ تیٖتیا ہَن تیٖتیا ہَن شُریٚن پیٚوان ویٚکسِنیشَن اَکی ساتہٕ نہ حظ چھِنہ ہیٚکان گٔژھِتھ یِم حظ چھِ وارِ پَتہٕ وارِ بُلاوان ریٚتَس مَنٛز حظ چھِ یِم پانٛژَن شیٚن پانٛژھ شیٚیہِ لَٹہِ یِوان یور آنٛگَن واڈی پیٹھ میڈمہٕ پَتہٕ حظ چھُ پیٚوان اَسہِ شُرۍ تورۍ نِنۍ ویٚکسِنیشَن خٲطرٕ تمو حظ چھُ یِمو حظ چھُ گورمنٹَن واریاہ اَصل دَوا یہِ تھوومُت شُرٮ۪ن ہِنٛدِ فٲیدٕ خٲطرٕ زُکام تَپھ آسہِ تۭر آسہِ اِنسان حظ چھُ آرام کران اِنسانَس حظ چھِ سٲرے ٹیٚنشَن ژَلان شُرٮ۪ن حظ شُرۍ یہِ حظ چھُ واریاہ مُشکِل کہِ شُرِس گَژھنہٕ ویٚکسِنیشَن ٹایمَس پیٚٹھ مِلُن اِنسان حظ چھُ کھوژٲنی اِنسانَس حظ چھُ آرام مِلان واریاہ زیادٕ کیازِ شُرۍ ما شُرۍ حظ چھِ مَران وَجہ چھُ آسان ییٚتٮ۪ن نہٕ ویٚکسِنیشَن آسہِ کِہنۍ آسہِ اِنسان حظ چھُ واریاہ فٲیدٕ تُلان آرام چھُ مِلان ویٚکسِنیشنُک آنٛگَن واڈی پیٹھ حظ چھِ یِوان واریاہ حظ چھِ یِوان اَتہِ تہِ اورٕ حظ چھُ شُرٮ۪ن ویٚکسِنیشَن گَژھان اَصل پٲٹھۍ دَوا دِوان دَوا پرووایڈ کَران امہِ سۭتۍ حظ چھِ شُرۍ واریاہ ٹھیٖکھ روزان ریٚتَس مَنٛز حظ چھُ اَسہِ اَکہِ دۄیہِ لَٹہِ سیٚنسَس گَژھان یِوان گَژھان اَسہِ حظ چھِ واریاہ آرام مِلان ٹیٚنشَن حظ چھُ ژَلان ویٚکسِنیشَن حظ چھُ ضوٚروٗری شُرِس خٲطرٕ کیازکہِ تمہِ سۭتۍ حظ اَگَر نہٕ ویٚکسِنیٹ تمہِ سۭتۍ حظ چھُ تَپھ زُکام آسہِ شُرِس آسہِ ویٚکسِنیشَن حظ چھُ ضوٚروٗری أکِس بیبی یَس خٲطرٕ کیازکہِ تمہِ سۭتۍ حظ چھُ بَچہ روزان ٹھیٖکھ پَگَہہ چھُ یہِ بوٚڈ گَژھان ہیٚلدی گَژھان اَصل روزان کیاز ویٚکسِنیشَن حظ چھُ ضوٚروٗری اسہِ حظ چھُ ییٚتہِ مَحلَس مَنٛز آنٛگَن واڈی تَتہِ حظ چھُ میڈَم اکھ بییٚہِ حظ چھُ آشا سۄ حظ چھِ یِوان گَر پَتہٕ گَر آشا کَران حظ چھِ واریاہ ویٚکسِنیشَن شُرٮ۪ن گَرٕ پَتہ گَرٕ سیٚنسَس گَژھان اَسہِ حظ چھِ مَحلَس مَنٛز لَگ بَگ ترہہ ساس ژَتجی ساس شُرۍ یِمَن حظ چھُ یِمَن حظ چھُ یِم گَرٕ پَتہ گَرٕ گَژھان ویٚکسِنیشَن کَران اَسہِ حظ چھُ گورمنٹٮ۪ن یہِ اَصل چیٖز تھوٚومُت کہِ شُرٮ۪ن ہٕنٛدۍ بیٚنِفِٹ خٲطرٕ بییٚہِ حظ چھِ یِم دَوا تہِ دِوان مُفتے سیمپل حظ تِم تہٕ حظ دِوان شُریٚن خٲطرٕ زُکام تَف آسہِ ہَسپَتال والہِ ہَسپَتال تہِ حظ چھُ اَسہِ نَزدیک تَتہ پیٚٹھ حظ چھُ ڈاکٹَر یِوان مَنٛز سیٚنسَس کَرنہٕ کینٛہہ پرابلم چھِ آسان بَچَس ٹیٚنشَن حظ چھُ ژَلان شُریٚن حظ چھُ واریاہ فٲیدٕ مِلان آرام مِلان شُرۍ حظ چھِ واریاہ اَصل یِمَن سۭتۍ امہِ سۭتۍ حظ چھِ شُریٚن واریاہ فٲدٕ مِلان ویٚکسِنیشَن سۭتۍ کیازکہِ ماجَن حظ چھِ آسان پَریشٲنی اَولاد سٕنٛز تَوَے حظ چھِ کران ییٚتہِ حظ چھِنہٕ اَسہِ تیتیاہ شُرۍ مَران کیازکہِ اَسہِ حظ چھ یہِ بینِفِٹ اَصل تھوومُت آنٛگَن واڈی چھُ ویٚکسِنیشَن چھُ آشاز چھِ یِوان فٲیدٕ حظ چھُ مِلان